مےٚ اوٚن ویکیوٗم کلیٖنَر یہِ اوٚن مےٚ آنلاین ییٚتہِ چھُنہٕ زیادٕ أسۍ چھِنہٕ زیادٕ آنلاین ٲسۍ نہ أسۍ ییتہِ باے کَران چیٖز مٔہ مٔلۍ ہیوان آنلاین یِمَن پلیٹفامَن پٮ۪ٹھ یِتھ کٔنۍ زَن ایمیزان چھُ فِلِپکاٹ چھُ تہِ أسۍ ٲسۍ نہٕ زیادٕ اَتھ پٮ۪ٹھ یِم چیٖز ہٮ۪وان کینٛہہ مگر مےٚ ووٚن زِ ول بہٕ کَرٕ اَکھ ٹرٛاے کَرٕ بہٕ بہٕ وٕچھِ کہِ کیُتھ آسہِ مےٚ اوٚن ویکیوٗم کٕلیٖنَر تہِ بَڑٕ بہتریٖن روٗد مےٚ اَتھ سۭتۍ اٮ۪کٕسپیٖرینٕس بٔلکہِ مےٚ وُچھ ییٚلہِ مےٚ مارکیٹَس منٛز گوس مےٚ چِکوو اَتہِ اَتہِ اوس واریاہ قۭمَتھ اوس واریاہ ہاے تہٕ ییٚلہِ بہٕ زَن اور گوس اَتہِ مِلیو مےٚ ڈِسکاوُنٛٹ تہِ اوس سُہ اَتھ پٮ۪ٹھ تہِ بیٚیہِ اوس چیٖز تہِ اوس برابر سُے تہٕ ییٚلہِ مےٚ زَن استعمال کوٚر تہِ مےٚ باسیو واریاہ اَصٕل اَمہِ برٛونٛٹھ اوس مےٚ بیٛاکھ اوٚنمُت یُتھُے سُہ اوس مےٚ مٔلۍ اونمُت سیوٚدُے دُکاندارَس نِش تہِ سُہ اوس نہٕ تیوٗتاہ ژھۄٹھ تُلان کینٛہہ تَتھ اوس پٮ۪وان واریاہ پاوَر تہِ تھاوُن بیٚیہِ اوس نہٕ سُہ تیُتھ صہٕ صاف کَران کینٛہہ مگر یُس زَن یہِ وٮ۪کیوٗم کٕلیٖنَر وُچھ مےٚ اَمیُک أمۍ کوٚر بَڑٕ اکھ کوٚر أمۍ سورُے صاف ہیٚرِ پٮ۪ٹھ بۄن تام مَکانہٕ ہُہ یہِ تہِ بیٚیہِ اوس اَصٕل تہٕ بیٚیہِ ٲسۍ مےٚ گٲڑۍ سۄ تہِ کٔر مےٚ اَمی سۭتۍ صاف تَتھ یِوان سُہ یِتھ کٔنۍ زَن گاڑِ چھُنہٕ لۄکُٹ وٮ۪کیوٗم کٕلیٖنَر یِوان تَتھ منٛز سُہ تہِ اَٹیچ تَتھ یِوان لۄکُٹ وٮ۪کیوٗم کٕلیٖنَر تَتھ بَنان سُہ کَران لۄکُٹ یہِ تہِ چیٖز تہِ صٲف تہِ بَڑٕ بہتٔریٖن باسیو مےٚ سُہ چیٖز تہِ بَڑٕ اٮ۪کٕسپیٖریَنٕس تہِ روٗد مےٚ اَتھ سۭتۍ اَصٕل تہِ بیٚیہِ مِلیو مےٚ اَصٕل ریٹَس پٮ۪ٹھ مےٚ مِلیو لگ بگ تٕرٛہہِ پٮ۪ٹھ ژَتجی پٔرسَنٛٹ مِلیو مےٚ ڈِسکاوُنٛٹ یُس زَن تَتھ ایم آر پی اوس تہِ بَڑٕ بہتریٖن پرٛوڈَکٹ روٗد یہِ تہِ یہِ اوس مےٚ اَکھ اٮ۪کٕسپیٖریَنس یُس زَن مےٚ مطلب پازِٹِو روٗد واریاہ چیٖز یَتھ پٮ۪ٹھ آسان تِتھۍ تہِ یِم زَن نہٕ اَسہِ خۄش چھِ کَران یا یِم نہٕ سانٮ۪ن اٮ۪کٕسپٮ۪کٹیشَن بَرابر چھِ یِوان مگر یُس زَن یہِ چیٖز چھُ یہِ چیٖز باسیو مےٚ واریاہ واریاہ زیادٕ اَصٕل تہِ بہٕ چھُس مطلب واریاہ مُتٲثر گوس بہٕ یِمو سۭتۍ تہِ وَنۍ چھُس بہٕ آنلاینٕے یِم چیٖز ویٖز یُس زَن چھِ تِم چھُس بہٕ آنلاینٕے بَے وَے کَران